بہٕ حظ چھَس ہاوُس وایفٕے بہٕ چھَس وارِ کٲم تہِ کَران مےٚ چھِ خۄش گژھان بہٕ چھَس آنٛگنَس چھِ پوش تہِ أسۍ رُوان پوش تہِ چھِ رُوان قٕسمَن قٕسمَن ہِنٛدۍ پوش وارِ منٛز چھِ سبزی تہِ ہاکھ وانٛگَن مژٕرٛوانٛگَن ٲلوٕ رُہَن یِم سٲری چیٖز تہِ چھَس بہٕ رُوان بیٚیہِ چھِ اَسہِ اَکھ ژوٗنٛٹھۍ کُل تہِ زیادٕ چھِ سبزی کُنُے بہٕ کَران ہاکھ چھَس رُوان زٔمیٖن چھِ شیران اَتھ چھِ آب لاگان کھاد چھِ وۄپداوان تَتھ کھاد چھَس چھَکان یا یِم چھِ اَنان گُہہ چھِ اَنان سُہ چھس ترٛاوان ییٚمہِ سۭتۍ زٔمیٖن اَصٕل چھِ گژھان تہٕ فصٕل تہِ چھُ اَسہِ اَصٕل یِوان ہاکھ چھِ رُوان مژٕرٛوانٛگَن پَتہٕ چھِ یُتھُے تِم تیار چھِ گژھان پَتہٕ چھِ أسۍ پنٛنِسٕے استعمالَس تِم لاگان اَسہِ چھُ تَمہِ سۭتۍ واریاہ آرام یِوان سُہ چھُنہٕ آسان مِلاؤٹی کِہیٖنۍ سُہ چھُ اَسہِ پنٛنُن آسان اورجِنَل أسۍ چھِ اَنان اَسہِ چھِ پٮ۪وان بازرٕ کَمٕے اَنُن امہِ وجہ سۭتۍ بہٕ چھَس دۄہَے دۄہَے وارِ منٛز گژھان دۄہَے دۄہَے چھَس بہٕ تَتھ گاسہٕ کَڑان ژوٗر کَران آب دِوان تاکہِ یُس میٛٲنۍ سبزی چھِ سۄ چھِ اَصٕل یِوان وۄپداونہٕ اَسہِ ییٚمہِ وِز خۄش گژھِ أسۍ چھِ لٲر وۄپداوان اَلہٕ چھےٚ أکیٛاہ اَز چھِ مکاے وَچَن ہُنٛد سیٖزَن مَکاے وَچہِ ییٚمہِ وِز خۄش گژھان اَنو مَکاے وَچہِ کٔڑِتھ بٔزِتھ کھٮ۪مو لٲر چھِ کھٮ۪وان پنٕنۍ مژٕرٛوانٛگَن چھِ اَسہِ آسان رُہَن تہِ چھِ پنٛنُے آسان وانٛگَن چھِ پَنٕںۍ آسان أسۍ چھِ کھاد چھَکان تِمَن اَصٕل پٲٹھۍ ٹایمَس پٮ۪ٹھ گاسہٕ کَڑان آب چھِکھ ٹایمَس پٮ۪ٹھ دِوان بہٕ چھَس واریاہ واتان پنٛنہِ وارِ ییٚکیٛاہ اَسہِ چھِ پارک نٮ۪بٕرکَنۍ تَتھ تہِ چھِ پوش أنۍمٕتۍ نَرسٔری پٮ۪ٹھ تِم چھِس لاگان تمہِ سۭتۍ چھِ سۄ آنٛگُن سجان واریاہ زیادٕ تِمَن پوشَن تہِ چھِ آب دِوان قٕسمَن قٕسمَن ہِنٛدۍ پوش چھِ